اَسلامُ علیکُم تُہۍ چھِو عمر صٲب حظ آ أسۍ چھِ مَنظوٗر احمد حظ یہِ کیٛاہ چھِ اتھ وَنان أسۍ چھِ بِلڈر حظ تُہۍ چھُو برٛک کِلن اونَر سے آ سیرِ بَٹھٕ آ تُہۍ ؤنۍتَو مےٚ اَسہِ آسہٕ یِم سیرِ ویرِ حظ ضروٗرت حظ ہیٚلو ہیٚلو اَسہِ آسہٕ یِم سیرِ ضروٗرت حظ

اَچھا یِمن ڈَبُل شیڈَن کیٛاہ چھَس ریٹھا ویٹھاہ گژھان شےٚ ساس ترٛےٚ ساس اَچھا ٹھیٖک اَچھا گاڑِ منٛز چھِ آسان ترٛےٚ ساس سیرِ اَچھا یہِ یہِ ؤنۍتو مےٚ یہِ سُہ پُلین سیٖر تۄہہِ کیٛاہ چھُو اَتھ نمبر ستھ ہتھ اکوُہ آ اَچھا ٹھیٖک ریٹھاہ کیٛاہ گژھان اَتھ سَتووُہ ساس اَچھا گاڑِ منٛز چھِ آسان ترٛےٚ ساس سیرِ اَچھا ٹھیٖک اَچھا اَچھا ڈبُل شیڈٕ اَچھا تٕرٛہ ٹُو دۄیہِ تٕرٛہ ساس گژھان سا ڈَبُل شیڈٕ تَتھ منٛز تَتھ تہِ چھِ آسان گاڑِ منٛز ترٛےٚ ساس سیرِ یِم تُہۍ ؤنۍتَو مےٚ یُس یہِ ڈبُل شیڈ سیٖر چھِ یہِ چھِ آسان اَکے سایڈٕ یہِ شیڈِڈ کِنہٕ یہِ چھِ آسان دۄنوٕنی سایڈو شیڈِڈ اَچھا ٹھیٖک یُس یہِ بیٛاکھ سُہ ییٚمۍ سایڈٕ لۄکُٹ پورشَن تَتھ تہِ آسہِ آسان أکِس سایڈٕ یہِ بیٛاکھ سایڈٕ یہِ اَچھا ٹھیٖک وۅنۍ کیٛاہ چھِ اَتھ وَنان تۄہہِ کَتہِ چھُو یہِ بَٹھٕ حظ آ اچھا بڈٕگامہِ تُہۍ کیٛاہ چھُو ہٮ۪وان پُلووم تام یَتھ حظ کِراے وِراے پَتہٕ اَسہِ کیٛاہ پیٚیہِ یہِ فاینَل تٕرٛہ ساس تانۍ گژھِ یہِ ٹرٛپ اَچھا پُلین سیرِ اگرَے آسٮ۪ن نِنہِ اَسہِ اَچھا ڈبُل شیڈٕ واجیٚن اَچھا ٹھیٖک ما اچھا اَچھا ٹھیٖک آ رَنٛگٕے گوٚژھ آسُن رنٛگٕے چھُ میٹر کَران یہِ گژھِ دٔڑ اَسہِ چھُ گا بہٕ چھُس بِلڈر مےٚ چھِ آسان مےٚ چھُ واریاہ ضروٗرت آسَان مےٚ چھُ بہٕ چھُس یِمن مکانن وکانن سۭتی بہٕ چھُس ٹھیکے رَٹان یِمَن مَکانَن آ مےٚ چھِ لگان سیرِ واریاہ لگ بگ مےٚ لَگن آ

اَچھا ٹھیٖک چلو ٹھیٖک چھُ بہٕ دِمہٕ چلو ٹھیٖک چھُ بہٕ دِمہٕ نظر تہٕ اِنشاء اللہ کَرو تۄہہِ سۭتۍ سُہ بیٚیہِ کَتھ ٹھیٖک چھا چلو اَچھا بِہِتھ آ آ چلو اَچھا اَچھا بِہِو ٹھیٖک ٹھیٖک آ آ چلو ٹھیٖک چھُ آ اچھا بِہِو